اَسہِ حظ اوٚن پروڈَکٹہٕ اکھ مِکسر یُس اوٗشا والؠن ہُنٛد اوٗشا کَمپٔنی اوس سا سُہ پروڈَکٹہٕ چھُ واریاہ اَصٕل سُہ چھُ واریاہ فٲیدٕ مَنٛد تہٕ سُہ مِکسَر اَسہِ حظ اوٚن مِکسَر تِمَن چھُ لَگان واریاہ ضوٚرَتھ سُہ حظ لوٚگ اَسہِ یہِ ماز ژٹنَس تہِ تَتھ پؠٹھ چھِ ماز یِوان ژیٹنہٕ بیٚیہِ حظ لوٚگ یہِ مسالہٕ وَسال محنت کَرنَس بیٚیہِ لوٚگ یہِ کۄرمہٕ چھُ بَناوان تَتھ لوٚگ تِم مَرژٕرٛانٛگَن آے تٔتھۍ منٛز محنت کَرنہٕ یہِ حظ چھُ واریاہ اَصٕل پرٛوڈَکٹہٕ اَسہِ آسَان یہِ پانٛژھ آسہِ یہِ باسیٛو اَسہِ تَمہِ ساتہٕ واریاہ درٛوٚگ مگر وٕنکؠن چھِ أسۍ دَپان یہِ کوٗتاہ فٲیدٕ مَنٛد چھُ اَمہِ حظ دِژ اَسہِ واریاہ فٲیدٕ تہٕ یہِ چھُ واریاہ اَصٕل اَہم چیٖز اَہم پروڈکٹہٕ چھُ یہِ تہٕ اَتھ نہ سا نا اَتھ ہسا چھِ اَڑؠن پروڈَکٹَن منٛز چھُ آسان خرابی کینٛہہ مَگر یہِ چھُ اَسہِ اَتھ گٔے اَسہِ آز ژور ؤری تہٕ یہِ چھُ واریاہ اَصٕل پروڈکٹہٕ تہٕ یہِ چھُ اَسہِ واریاہ بَکار لَگان یِمَن ماز ژیٹنَس منٛز مَسالَن منٛز یا بیٚیہِ کینٛہہ چیٖز آسہِ یِم چھِ واریاہ بَکار یِوان یہِ پروڈَکٹہٕ اوٗشا کَمپٔنی چھِ واریاہ اَصٕل یہِ پروڈَکٹہٕ درٛاو اَسہِ واریاہ اَصٕل اوٗشا کَمپٔنی ہُنٛد پروڈَکٹہٕ مِکسَر یہِ درٛاو اَسہِ واریاہ اَصٕل تہٕ اَتھ منٛز چھِ أسۍ اَمہِ سۭتۍ چھِ أسۍ واریاہ فٲیدٕ تُلان اَمہِ پرٛوڈَکٹہٕ سۭتۍ یہِ چھُ واریاہ اَصٕل پرٛوڈَکٹہٕ